أسۍ چھِ یَژھان زیادٕ گَرَس منٛز علاج کَرُن کیٛازِکہِ گَرِکۍ چیٖز اِستعمال کَرنہٕ سۭتۍ چھِنہٕ اِنسانَس پٮ۪ٹھ مُضُر اَثر پٮ۪وان اِنسانَس چھِ واریاہ پۅنٛسہٕ تہِ بَچان جیسے کہِ اگر اَسہِ چھٲتۍ آسہِ خراب أسۍ چھِ دالچیٖن ٹٮ۪وٚٹھ استعمال کَران تہٕ بیٚیہِ کۄنٛگ قہوٕ چٮ۪وان اگر اَسہِ کَلَس دود آسہِ أسۍ چھِ کٲشِر تِلہٕ مٲلِش کَران بیٚیہِ اگر اَسہِ کَمرَس دود آسہِ أسۍ چھِ درٛوڑ لاگان گورمٮ۪نٛٹہٕ ہَسپَتالَس منٛز چھِ واراہ پۅنٛسہٕ لَگان بیٚیہِ چھِ سُہ وا دَوا واراہ نۄقصان واتناوان